ہیٚلو اَسلام علیکُم آ تُہۍ چھِو حظ زٔمیٖنٕکۍ مٲلِک چھِو حظ ا وُچھِی آ ؤنِو آ أسۍ چھِ موٚزوٗر اَچھا اَچھا اَدٕ حظ ٹھیٖک حظ چھُ آ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ